کٲشِر زبان چھِ سٲنۍ مادری زبان یَتھ منٛز چھِ اَسہِ کَشمیٖری فوک سانٛگٕز آسان ییٚمہِ وَرٲے ہیٚکہِ نہٕ سون کَلچَر برونٛٹھ پٔکِتھَن کِہیٖنۍ ہَرکُنہِ سٹیٹَس خٲطرٕ چھِ آسان پَنٕنۍ لنٛگویج ضروٗری تِتھَے کَنۍ چھُ کَشمیٖرَس خٲطرٕ اَسہِ کَشمیٖری لنٛگویج ضروٗری